جِنابِ والا أسۍ چھُ تُہٕنٛدۍ واریاہ زِیادٕ شُکُر گُذار کہِ تُہۍ واتنووٕ اَسہِ تَام سون فُڈ جَلٕد اَز جَلٕد یُس اَسہِ تُہٕنٛدِ رؠسٹورَنٛٹ پؠٹھ آرڈَر اوس کوٚرمُت چوٗنٛکہِ موسَم یُس چھُ سُہ چھُ اَز واریاہ زِیادٕ خراب شیٖن چھُ پؠنٛدو پؠنٛدو پؠوان گَرِ نیرُن چھُ واریاہ زیادٕ مُشکِل گژھان خراب موسَم آسنہٕ باوجوٗد کوٚروٕ تۅہہِ کوٗشِش اَسہِ تام یہِ فُڈ جَلٕد اَز جلٕد واتناونٕچ تہٕ یُس زَن تُہُنٛد ڈیلؤرِی باے اوس تٔمۍ سُنٛد وۄتُھن بِہُن باسیٚو اَسہِ واریاہ زِیادٕ رُت تِکیٛازِ کہِ تٔمۍ کٔر واریاہ اَدبہٕ تہٕ احترامہٕ سان اَسہِ سٟتۍ کَتھ بیٚیہِ واتنوو تٔمۍ یہِ فُڈ سون محفوٗظ پٲٹھۍ اَسہِ تام تٔمۍ اوس نہٕ کانٛہہ تہِ زَرِؠر اَتھ کُنہِ رٔنٛگۍ واتنومُت أسۍ چھِ تُہٕنٛدِ رسٹورَنٹٕچ واریاہ زیادٕ تعرِیٖف کران بہٕ کَرٕ زیادٕ پرٛیفَر یِم تہِ میٛٲنۍ دوس رِشتہٕ دار آ چھِ تِمَن وَنہٕ بہٕ کہِ تُہۍ ییٚمہِ ساتہٕ تہِ فیوٗچرَس منٛز یِنہٕ وٲلِس وَقتَس منٛز کُنہِ ساتہٕ تہِ فُڈ آرڈَر کٔرِو تُہۍ ٲسۍزیٚو ییٚمی رسٹورَنٛٹ پٮ۪ٹھ آرڈَر کران یَتھ زَن ناو چھُ سیوَن سیٖز تِکیٛازِ کہِ اکھ کَسٹٕمَر چھُ یژھان تٔمِس گَژھِ نہٕ خٲلی کالٹِی کوانٹِٹِی یٲژ میلٕنۍ کِہیٖنٛۍ بٔلکہِ سُہ چھُ آسان کالِٹِی ہُنٛد تہِ امیدوار تہٕ یُس زَن تُہٕنٛزِ رؠسٹورَنٹٕچ کالِٹِی چھِ سُہ سۅ باسے اَسہِ واریاہ زِیادٕ اَصٕل أسۍ چھِ تُہٕنٛدۍ واریاہ زِیادٕ شُکُر گُزار باقٕے ییٚمہِ ساتہٕ تہِ اَسہِ یِنہٕ وٲلِس وقتَس منٛز فُڈ آرڈَر کرو أسۍ دِمو گۅڈنِچ پرٛیفرَنٕس تُہٕنٛدِس رِؠسٹورَنٛٹَس شُکرِیا